ساروٕے کھۄتہٕ چیٖز یُس مےٚ ماٹِویٹ چھِ تھاوان رایٹِنٛگ منٛز لیکھنَس منٛز سُہ چھِ سُہ چیٖز زِ یعنی لُکَن ہِنٛدۍ سپوٹ لُکَن ہِنٛدۍ محبت لُکَن ہُنٛد پیٛار ہاوُن اَتھ منٛز یعنی ییٚلہِ بہٕ کینٛہہ تہِ چھُس لیکھان تہٕ پَتہٕ تَتھ پٮ۪ٹھ لُکَن ہٕنٛز کیٛاہ رِیَکشَن چھِ یۄس اَصٕل رِیَکشَن چھِ بیڈ رِیَکشَن تہِ چھےٚ یِوان البتہ یۄس اَصٕل رِیَکشَن چھےٚ سۄ چھےٚ مےٚ زیادٕ پَہمَتھ ماٹِویٹ کَران اگر بہٕ کینٛہہ لیکھٕ پَتہٕ تیُتھ نفر سُہ تہِ آسہِ اورٕ لیکھان سُہ کَرِ میٛانہِ کَتھِ کَرِ سُہ اٮ۪پرِشیٹ تہٕ تیٚمہِ سۭتۍ چھُس بہٕ یعنی مےٚ چھِ زیادٕ ماٹِویشَن مِلان زیادٕ لیکھنُک وۄنۍ لیکھٕ بہٕ زیادٕ زیادٕ میون چھِ بوزان لُکھ تَمہِ سۭتۍ لیکھٕ بہٕ تہٕ بیٚیہِ بہٕ پَتہٕ فوکَس تہِ کَران زیادٕ بہٕ چھُس دَپان نہ میون چھِ وۄنۍ بٔڑۍ بٔڑۍ کلاکار چھِ میٛانہِ یعنی رایٹِنٛگ یہِ تہِ بہٕ لیکھان چھُس چاہے ناوٕلٕز کینٛہہ تہِ بہٕ یہِ لیکھان چھُس

تَتھ منٛز یعنی بَڑٮ۪ن بَڑٮ۪ن یعنی رایٹَر سنٛد تِم چھِ مےٚ یِوان یعنی فیٖڈبیک کٲنٛسہِ ہُنٛد تہٕ تَتہِ یعنی یِم میٛانہِ کھۄتہٕ بٔڑۍ بٔڑۍ چھِ لیکھَن وٲلۍ میٛانہِ کھۄتہٕ گۄڈٕ ٲسۍ مٕتۍ لیکھَن وٲلۍ تِم چھِ مےٚ داد دِوان اَتھ منٛز تہٕ سُہ چھِ مےٚ کَران ماٹِویٹ بیٚیہِ اَصٕل لیکھنَس منٛز تِکیٛازِ مےٚ چھےٚ پَتہ ییٚلہِ بہٕ لیکھٕ میون ہا چھِ ہُم وٕچھان بہٕ گژھٕ نہٕ کینٛہہ غلط لیکھُن یعنی اورٕ یورٕ گژھٕ نہٕ بہٕ لیکھُن کینٛہہ تہٕ تَمہِ سۭتۍ چھُس بہٕ زیادٕ فوکَس کَران ماٹِویٹ تہِ روزان زیادٕ لیکھنَس منٛز تہٕ بیٚیہِ چھُس بہٕ پرٛفَر کَران یوٚہَے ڈایریٖز یعنی ڈایری چھُس بہٕ کَران زیادٕ پرٛٮ۪فَر لیکھنٕچ یعنی تِم کینٛہہ تہِ لیکھان تٔمۍ سٕنٛد تِمَن پٮ۪ٹھ مثلاً یِتھ پٲٹھۍ اٮ۪نی فرٛینٛگٕن ڈایری چھےٚ اَکھ یِتھَے پٲٹھۍ چھِ کینٛہہ بہٕ پنٛنہِ جایہِ لیکھان کُنہِ تہِ قٕسمُک لیکھان بہٕ جَنرٔلی چھُس بہٕ لیکھان یعنی اُردوٗوَس منٛز تہِ کٲشُرَس منٛز تہِ واریاہ اِن اُردوٗوَس منٛز تہِ لیکھان تہٕ البتہ کٲشرَس منٛز چھِ زیادٕ اِنسان ہٮ۪کان اٮ۪کسپٕلین کٔرِتھ تَتھ منٛز چھُس بہٕ زیادٕ کھۄتہٕ زیادٕ لیکھان بیٚیہِ چھِ تَمہِ سۭتۍ کٲشرِس منٛز پَنٕنۍ زبان تَمہِ سۭتۍ گٔے زیادٕ اَصٕل پٲٹھۍ یعنی وازضع گژھِ تَمہِ سۭتۍ البتہ اُردوٗ تہِ چھُس بہٕ استعمال کَران تہٕ کُنہِ کُنہِ ساتہٕ اِنٛگلِش تہِ زیادٕتَر چھُس کٲشُر استعمال کَران رایٹِنٛگ مَنٛز